اَسلامُ علیکُم تُہۍ چھِو حظ رِٹٕز ریسٹورَنٛٹ کُلگام پٮ۪ٹھ مےٚ حظ چھِ واریِہَن ویرایٹی یَن ہٕنٛدۍ فُڈ تہٕ واریِہَن الگ الگ مُلکَن ہٕنٛدۍ فُڈ آرڈر کَرٕنۍ تُہۍ تھٲیِو اَسہٕ بہٕ وَنہٕ تۄہہِ یِمَن فُڈَن ہِنٛدۍ ناو تُہۍ تھٲیِو یِم اَصٕل پٲٹھۍ نوٹ ڈاوُن کٔرِتھ یَتھ منٛز اِنڈیَن فُڈ چھِ یِوان ہایدٕرابادی بِریانی چھولا پوٗری چھولا بَٹورا تہٕ پاستا میکسِکَن فُڈ ٹوٹاز ٹیکوز ٹَمیلٕز تہٕ سوپا ڈیلِما بیٚیہِ کینٛہہ چاینیٖز فُڈ تہِ سُپرِنٛگ رولٕز تہٕ کاومِن یِم سٲری فُڈ حظ گژھن مےٚ یِکوَٹَے گژھٕنۍ ڈیلِوَر یِکوَٹَے أکسٕے ٹایمَس پٮ۪ٹھ تُہۍ ؤنِو مےٚ یِمَن سارنی ہِنٛز الگ الگ ریٹ تہٕ بہٕ کَرٕ سۄ نوٹ ڈاوُن تہٕ بہٕ وَ ترٛاوہو تۄہہِ بَرابَر تیٖتیٛاہ پونٛسہٕ تہٕ تُہۍ حظ یہِ بہٕ کَرٕ تۄہہِ یورٕ پَنٕںۍ لوکیشَن تہِ سینڈ تہٕ تُہۍ سوٗزیو مےٚ بَرابَر ٹایمَس پٮ۪ٹھ یِم یِم سٲری فُڈ تہٕ مگر مےٚ لیٹ گژھِ نہٕ گژھُن کِہیٖنۍ مےٚ حظ گژھن پَنٛنِس ٹایمَس پٮ۪ٹھ بَرابَر پںٛںہِ لوکیشنہِ پٮ۪ٹھ واتٕنۍ مےٚ حظ چھِ واریاہ اُمید مےٚ چھُ واریاہ زیادٕ بوٗزمُت تُہٕنٛدِ ریسٹورَنٛٹُک زِ مےٚ واتن ٹایمَس پٮ۪ٹھ یِم سٲری فُڈ تہٕ بیٚیہِ حظ چھِ مےٚ اَمہِ علاو تہِ واریاہ چیٖز ضٔروٗرت مگر وٕنکٮ۪ن یہِ مےٚ ییٚلہِ ٹایمَس پٮ۪ٹھ واتن تہٕ بہٕ ہٮ۪کَکھ پَتہٕ بیٚیہِ ساتہٕ تہِ آرڈر کٔرِتھ مگر وٕنکٮ۪ن چھُ مےٚ تُہٕنٛدِ ریسٹوڑنٛٹ پٮ۪ٹھ یہِ گۄڈنیُٚک آرڈر بہٕ چھس اُمید کَران زِ مےٚ واتن سٲری آرڈر اَصٕل پٲٹھی ٹایمَس پٮ۪ٹھ